وعلیکُم اَسَلام اَسَلام علیکُم اَوا ٹھیٖک ٹھیٖک شُکُر تُہۍ چھِو حظ ٹھیٖک اَوا ٹھیٖک اَصٕل پٲٹھۍ کوتاہ چھُ اَچھا اَچھا ماہ دَہ کنال تتھ کیٛاہ سا لَگَن پَنٛداہ پَنٛداہ ساس

وُنہِ لَگَن مےٚ پانٛژھ شےٚ دۄہ فِلحال یَپٲرۍ تہٕ پانٛژِ شیٚیہِ دۅہۍ نہَ وَلہٕ وُچھو پَتہٕ سُہ گوٚو پَتہٕ بیٛاکھ کتھ فِلحال لَگَن مےٚ وُنہِ پانٛژھ ٲٹھ دۅہ آوٕرۍ پَتہٕ وُچھو تَمہِ پَتہٕ وُنہِ لَگَن مےٚ فِلحال وُنہِ لَگَن مےٚ یِم دۄہ سٲری آوٕرۍ اکتوٗبَرٕکۍ پَتہٕ وُچھو نَوَمبَر کِس گۄڈنِکِس ہَفتَس مَنٛز یِمہٕ بہٕ

اے چلو ٹھیٖک چھُ وَلہٕ تہٕ تَمہِ نِش گٔے زٕ ساس عَلاوے تہٕ سَداہ ساس ٹھیٖک اَچھا اَچھا تۄہہِ ما چھُو کٕنُن زمیٖن اَچھا اَچھا ٹھیٖک کوتاہ چھُس کران ریٹ

اَچھا اَچھا وَلہ چلو کیٚنٛہہ چھُنہٕ تہٕ تُہۍ چھِو وَنان کھٮ۪ن چٮ۪ن تہٕ أنۍزیٚو تُہۍ پَنٕنی کیٚنٛہہ چھُنہٕ أسۍ کرو پَنٕنی تہٕ وَلہٕ وُچھو أسۍ کوتاہ ٹایم لَگہِ تہٕ مےٚ لَگَن یَپٲرۍ داہ پَنٛداہ دۄہ تہٕ تَمہِ پَتہٕ یِمہٕ بہٕ تہٕ تَمہِ پَتہٕ کرو کیٚنٛہہ چھُنہٕ پرواے وَلہٕ کمٕے کرو اَمہِ نِش تھوڑا تۄہہِ چھُوا دَہ کنالٕے کِنہٕ زیادٕ نہَ نہَ بہٕ یمہٕ کُنُے زوٚنُے تۄہہِ چھُوا بیٚیہِ یہِ

توتہِ کٔرِو تُہۍ دَہ پَہ ٲٹھ دَہ دۄہ صبر پَتہٕ تَمہِ پَتہٕ کرو بیٚیہِ یہِ تۄہہِ چھُوا دَہے کنال کِنہٕ کم چھِ زیادٕ چھِ تَمہِ نِش اَچھا اَچھا چلو ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پرواے کٔرِو تُہۍ دَہ دۄہ صبر اَدٕ کیٛاہ اَدٕ کیٛاہ اَدٕ سا اَدٕ سا بِہِو خۄدایَس اَدٕ سا بِہِو اَسلام